ہٮ۪لو سلامُ علیکُم صٲب ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ صحت چھا ٹھیٖک ہہ ہے بہٕ اوسُس یہِ فاروق صٲب تُہۍ چھُو نا یہِ دۄپمٕے تُہۍ چھُوا فٮ۪صل صٲب اچھا ٹھیٖک مےٚ دوٚپ یہِ ما گوٚو ۂمِس فون بیٚیِس أکِس اچھا فٮ۪صَل چھُو نا تُہۍ ؤنۍ تَو مےٚ یہِ تۄہہِ اوسُو اوتٕرٕ گِنٛدنومُت توفیٖق نا تہٕ تٔمۍ ٲسۍ تھوڑا بہت ییٚمِس سۭتۍ کٔرٕمٕژ فرہانَس سۭتۍ تَتہِ تھوڑا بہت لَڑٲے وَڑٲے ٹیٖمَس منٛز مطلب کہ بہٕ اوسُس پَنٛنہِ جایہِ سونچھان یِم ٹیٖم چھِ آسان اَتھ منٛز پَزِ نہٕ یہِ کَرُن کیٚنہہ مطلب کہ ہے تۄہہِ چھُو میچ پگاہ یَچبٲرِس سۭتۍ بہٕ اوسُس وَنان بہٕ ہٮ۪کہ گِنٛدِتھ بیٚیہِ مطلب کہ أسۍ کَرَو تھوڑا بہت ڈِسکَس کہ برونٛٹھ کُن کیٛاہ ہٮ۪کَو أسۍ میچَن مُطلعق کَتھ کَرٕہَو أسۍ تھوڑا بہت اَسہِ کیٛاہ پیٚیہِ کَرُن اۭں اۭں کوٚر توہہِ تٔمی موجوٗب فون پگاہ مےٚ آیے تھوڑا بہت اِنفارمیشَن پگاہ چھِ بِجبِہارہ میچ آ تہٕ مےٚ دوٚپ مطلب کہ بہٕ اوسُس دَپان بہٕ گِنٛدٕ پگاہ بیٚیہِ کیٛاہ بیٚیہِ ہہُ بہٕ چھُس آل راونڈَر اَہَن مےٚ دوٚپ تھوڑا بہت أسۍ کَرَو ڈِسکَس نا کیٛاہ پَزِ کَرُن کیٛاہ نہ تھوڑا بہت مےٚ چھِ تھوڑا بہت اٮ۪کٕسپیٖرَنٕس وٮ۪کٕسپیٖرنٕس نہ مےٚ وَنے تۄہہِ اوتٕرٕ تَوٕے فرہانَن لَڑٲے کٔرمٕژ تٔمۍ موجوٗب کٔرِہُن تُہۍ اَکھ پٕلیر تھوڑا بہت کنٹراوٕرسی گژھِ کم بیٚیہِ کیٛاہ چھِ تَگان ٹیٖمَس منٛز جاے بناوٕنۍ اَگر یِم سۄنچھَن نا ٹیٖمَس منٛز جاے بناوٕنۍ کیٛاہ چھِ آسان یِمَن چھِنہٕ تگان کیٚنہہ بوٗزٕوا مطلب کہ یِم چھِنہٕ سیٖرَس نِوان کیٚنہہ ییٚمِس بیٚیہِ ترٲیِزیُن تُہۍ یہِ پتھر پٕلیر نا کیٛاہ چھِ أمِس ناو توفیٖقَس یہِ چھِنہٕ ہٮ۪کان دٕوِتھ تہِ چلو مےٚ کٔرِزیٚو فون تیٚلہِ تہِ مےٚ ؤنۍ زیٚو کیٛاہ کوٚروٕ تۄہہِ ہہ چلو چلو بِہیُو رۄبَس حوال